ہٮ۪لو وعلیکُم اسلام ہاں ہاں ہٮ۪لو ہاں تُہۍ چھُو روٗل پَتَہ چٮ۪رییٖز سٮ۪لَر اور بَیَر ہے نا چلو اب تُہۍ کٔرِو سِٹاٹ اَسہِ چھِ نِنۍ یِم تِم تھوڑا بٔڑۍ بٔڑۍ چھِ آسان اَچھا

تُہۍ ؤنِو تھوڑا مکھملی ییٚس بارے منٛز بیٚیہِ ؤنِو تُہۍ تھوڑا میچھرِ گِلاس مطلب یِمَن منٛز کیٛاہ چھُ آسان فَرَق اَچھا اَچھا اَچھا موسَم ہاں ہاں موسَم کِہیٖنۍ تہِ اَچھا ٹھیٖک موسَم موسَم کہِ وجہ سۭتۍ گوٚو یہِ مطلب فُل کَشمیٖرَس گوٚو ییٚمہِ ؤری واریاہ اَمہِ وجہ سۭتۍ لاس اَچھا مےٚ چھِ پَتَہ ییٚمہِ ؤری گٔے واریاہ پرٛابلِم نٮ۪کٕسٹ یِیَر اِنشاء اللہ بیٚیہِ چھُ اکھ چیٖز ییٚلہِ تِم پَتہٕ بۄکسٕز چھِنہ کھُلاوان گِلاسَن ہِنٛدۍ تَتہِ چھِ وٕچھان مطلب پٮ۪ٹھٕ پٮ۪ٹھٕ چھُ گۄڈٕ آسان تویتہِ ٹھیٖک گِلاس تَتھ اَنٛدر چھِ پَتہٕ وٕچھان کہِ تِم چھِ آسان سٲری خراب گٔمٕتۍ آ اٮ۪گزیکلی تَتھ منٛز چھِ آسان کیٚمۍ یہِ مطلب تِم چھِنہٕ اِنسان چھُنہٕ ہٮ۪کان کھٮ۪تھ تہِ کِہیٖنۍ اِگزیکلی اَصٕل پٲٹھۍ اِنفٮ۪کشَن گَژھان مگر گِلاس گَژھَن آسٕنۍ تِم تھوڑا مطلب اَصٕل بٔڑۍ بٔڑۍ اگر لۄکٕٹۍ تہِ آسَن کیٚنٛہہ پرٛابلِم چھِنہٕ مگر تِم گٔژھۍ آسٕنۍ مٔدٕرۍ خَراب پوٗرٕ کٔش بیٚیہِ غلط مطلب غلط ٹایمَس پٮ۪ٹھ ییٚمہِ وِزِ ییٚمیُک موسم اوس کِہیٖنۍ تہِ یَتھ ٹایمَس منٛز گِلاسَن ہُنٛد ٹایم چھُ آسان تَتھ منٛز روٗد نہٕ موسَم تیُتھ کِہیٖنۍ تہِ چلو چلو ٹھیٖک چھُ